گۄڈٕنٮ۪تھ ہَسا بہٕ ہَسا چھُس بار بار وَنان رٮ۪سپٮ۪کٹ ہَسا چھِ ضٔروٗری ییٚلہِ اَکھ اِنٛڈیٖجوَل کَرِ ڈٮ۪ولَپ آسہِ تٔمِس کَرُن کانٛہہ کوٚمِنِٹیٖز آسہِ تٔمِس کَرُن مان ژٕ اکھ اِنٛڈیٖجوَل آسہِ تٔمِس کَرُن تٔمِس سۭتۍ کَم کَم سِکہِ سِکِلٕز ہٮ۪کو أسۍ کٔرِتھ تٔمِس سۭتۍ کَم اٮ۪جُکیشَن ہٮ۪کو أسۍ دِتھ تٔمِس ہسا ہٮ۪کو أسۍ کٔرِتھ اٮ۪جُکیشَن تٔمِس ہسا چھِ اَسہِ وَنُن گۄڈٕنٮ۪تھ کَر سا ژٕ مطلب بِہیوِیٲرٕس بیٚیہِ گۄڈٕنٮ۪تھ کر سا ژٕ مان ژٕ رٮ۪سپٮ۪کٹ ییٚلہِ ژٕ تہِ گۄڈٕ رٮ۪سپٮ۪کٹ کَرَکھ پَتہٕ پَتہٕ وَنو سُہ مَطلب کِتھ کٔنۍ یہِ چیٖز اگر تٔمِس مطلب یہِ چیٖز سُہ آسہِ چیٖز کٕنان تٔمِس تٔمِس چھُ یہِ چیٖز کُرُن اگر سُہ مطلب رٮ۪سپٮ۪کٹ کَرِ تٔمِس اَکھ اِنٛڈیٖجوَل أکِس مان ژٕ کسٹمَرَس سۭتۍ کَرِ رٮ۪سپٮ۪کٹ گۄڈٕ سُہ دَپہِ نَہ أمِس ہَسا کوٚر مےٚ رٮ۪سپٮ۪کٹ أمِس ہَسا چھِ اَکھ چھِ أمِس یہِ عزت عزت بیٚیہِ ہسا چھُ یہِ مطلب یہِ چیٖز کٕنان أمِس أمۍ ہسا زینہِ اَتھ منٛز رۄپیہِ زٕ بیٚکہِ ساتہٕ ہیٚکہِ یِہوٚے نَفر یِہوٚے کَسٹمَر ہیٚکہِ بیٚیہِ یِتھ دپہِ نا مےٚ ہَسا چھِ یہِ رٮ۪سپٮ۪کٹ کہِ یہِ ہسا کَرِ أمِس ہسا گَژھِ ڈٮ۪ولَپ پانَس تہِ گَژھٮ۪س ڈٮ۪ولَپٕڈ تہٕ تیٚلہِ ہَسا گَژھِ یہِ ہَسا گَژھِ بَناوَن والٮ۪ن تہِ یہِ چیٖز یِم بَناوان آسَن تِمَن تہِ گژھِ ڈٮ۪ولَپ یِتھَے کٔنۍ ہَسا چھِ واریاہ واریاہ مطلب اَکھ اِنٛڈیٖجوَل ہَسا ہیٚکہِ وارِیاہ ڈٮ۪ولَپ کٔرِتھ واریاہ ڈٮ۪ولَپٕڈ ہیٚکہِ یہِ کٔرِتھ

کوٚمِنِٹی منٛز پنٛنہِ اَتھ وِلیجَس منٛز پَنٛنہِ سِکلہِ سۭتۍ ہیٚکہِ یہِ واریاہ واریاہ کٔرِتھ ڈٮ۪ولَپٕڈ